ہیٚلو اسلامُ علیکُم میم تُہۍ چھِوٕ ٹھیٖک اصٕل پٲٹھۍ میم مےٚ اوس پرٕژھُن أسۍ کٔژِ بَجہِ یِمو آز یہِ پرٛیٚکٹِس کَرنہِ اہن حظ ٹھیٖک میم میم آز کَتھ بٲتس پٮ۪ٹھ کَرو أسۍ روٛف ٹھیٖک حظ چھُ میم تُہۍ ؤنِو مےٚ أسۍ کٔژ حظ کَرو پاٹِسِپیٹ مطلب کۭتیاہ کۭتیاہ شُرۍ بناوو أسۍ گرُپ کٔژ حظ گٔے تِم گٔے دَہ ٹھیٖک حظ چھُ میم تُہۍ ؤنِو مےٚ گٔے دَہ اتھ میم گیٚوَن وٲلۍ مطلب یِم اَسہِ بٲتھ وَنن تِم کٔژ حظ روزن ٹھیٖک میم اَکُے ما روزِ تویتہِ روزن زٕ ژور گَژھن آسٕنۍ ٹھیٖک حظ چھُ میم تُہنٛد کیٚنٛہہ مَشوَرٕ مطلب بیٚیہِ کانٛہہ بٲتھ کیازِ کہِ مطلب زٕ ترٛے گَژھن تویتہِ آسٕنۍ ٹھیٖک حظ چھُ میم ٹھیٖک تہٕ تیٚلہِ حظ یِمو أسۍ ترٛیٚیہِ بَجہِ ترٛیٚیہِ بَجہِ دۄیہِ بَجہِ ہیوٗ اگر تُہۍ ؤنِو تہٕ أسۍ کَرو پریٚکٹِس کیازِ کہِ اَسہِ چھُ ہیٚچھٕنُکھ تہِ گۄڈ نیٚتھٕے شوق واریاہ زیادٕ سارنی شُریٚن تہٕ بیٚیہِ چھُ یہِ وۄنۍ یہِ کامپِٹِشن تہِ چھُ پاٹِسِپیٹ تہِ چھُ اَسہِ کَرُن تہٕ أسۍ چھِ تَوے ونان أسۍ گَژھو ہیٚچھٕنۍ اَصٕل پٲٹھۍ تہٕ اَسہِ چھِ پتاہ تُہۍ چھِو واریاہ اصٕل میم اَسہِ تہِ تُہۍ ؤنِو تیٚلہِ کَر یِمو أسۍ وۄنۍ تیٚلہِ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ میم میم بیٚیہِ فیٖس کوٗتاہ چھِو ہیٚوان اتھ تُہۍ الگ پٲٹھۍ ٹھیٖک چھُ میم تیٚلہِ حظ کَرو أسۍ کٲم أسۍ یِمو تیٚلہٕ دَہ گٔے میم ڈانٛسَس خٲطرٕ اَتھ روٚفس خٲطرٕ تہٕ بیٚیہِ تھاوہوکھ ژور پانٛژھ تھاوہوکھ گیٚونس خٲطرٕ تہٕ کیازِ کہِ آواز گَژھہِ بٔڑ نیرٕنۍ مطلب بڑِ نیرٕنۍ گَژھہِ آواز اگر تہٕ تُہۍ ؤنِو تہٕ تیٚلہِ تھاووکھ أسۍ تِم کورِ تہٕ تُہۍ تُہنٛد وَنُن تیٚلہِ کیازِ کہِ أسۍ یِمو تیٚلہِ پَگہہ تُہۍ وٕچھِو کٔرِو پانے سِلیٚکٹ پَتہٕ ٹھیٖک حظ چھُ میم تیٚلہِ اسلامُ علیکُم